اِنٛڈیاہَس منٛز ہسا چھُ مَلٹی پارٹی سِسٹَم ییٚتۍ چھِ وٕنۍکٮ۪س واریاہ پارٹی یَتھ منٛز بی جے پی چھُ کانٛگریس چھُ یِوان اِتٕھے کٲٹھۍ چھُ جَنتا دل یوٗنایٹِڈ چھُ یِوان یِتٕھے کٲٹھۍ چھِ واریاہ پارٹیٖز تہٕ اگر أسۍ وٕچھو وۄنۍ وٕنۍکٮ۪س چھِ ہِنٛدوستانَس منٛز یۄس حکوٗمَت چھِ سۄ چھِ بی جے پی یِچ تہٕ أسۍ چھِ وٕچھان لگاتار پٕتۍمٮ۪و پانٛژٕو دٕہٕو ؤرٮ۪و پٮ۪ٹھ چھُ یُہُنٛدُے راج بی جے پی یُک تہٕ امۍ برونٛٹھ تہِ اوس کانٛگریسُک یُس أسۍ وٕچھان اوس سہُ روٗل اوس سہُ تہِ چَلیو دَہَن پَنٛدہَن ؤرۍیَن لگاتارٕے تہٕ مگر ٲخٕر کار آو تِمَن تہِ ڈاوُنفال تہٕ تہٕ بی جے پی یَن نی پَتہٕ سبقَت خاص کر یُس وٕنۍکٮ۪س سون پرٛایِم مِنِسٹَر چھُ نَرِنٛدَر مودی جی تہٕ سُہ چھُ بٕہلہِ پایہِ لیٖڈَر وٕنۍکٮ۪س سُہ چھُ واریاہ فیمَس لُکَن منٛز سُہ چھُ لُکَن ہنٛز کامہِ کَران اِسلِیے آو سُہ حُکوٗمتَس منٛز اگر سُہ تہ لُکَن ہِنٛز کامہِ کَرِ نہٕ کیٚنٛہہ تہٕ لُکھ چھکن پَگاہ تہِ پگاہ ہیکن تٔمِس لُکھ ہُکُن چھکِتھ تہٕ لِحاظہ کٔرِتھ یہِ چیٖز چھُ اسۍ ہِنٛدُستان چہِ یعنی پَننہِ مُلکٕچ یۄس یہِ یہِ چھُ ڈیموکرٛیسی اسہِ اتھ منٛز چھُ اسہِ یہِ چیٖز پَسنٛد لُکھ چھِ پَننہِ آیہِ پَنُن نُمایِنٛدٕ ہیکان چُنِتھ تم چھِ وٕچھان یہِ نُمایِنٛدٕ سون چھا کٲم کَران وول کِنہٕ نہٕ اگر تِمن باسان چھُ کُنۍ تہِ سات یہِ ہسا یہِ نہ سا چھُ وۄنۍ سٲنۍ کٲم کَران کیٚنٛہہ تمہِ سات چھِ یِم ایلیکشَنَس منٛز تٔمِس امیُک نٔتیٖج اَمیُک یُس نٔتیٖج چھُ آسان تَمیُک خامیاض چھُ پٮ۪وان أمِس بُگتُن أمِس حُکُمرانَس وَقتہٕ کِس تہٕ یہِ تہِ چھُ گَژَھان آیِنٛدٕ خٲطرٕ پَتہٕ بَڈٕ چوکَس تہٕ ہُشار تہٕ یہِ چیٖز چھُ اسہِ ڈٮ۪موکرٛیسی منٛز یِوان پَسنٛد تہٕ کُنہِ ساتہٕ چھُ یِوان کانٛہہ تِیُتھ نَریٹِو چَلاوان تہٕ أکِس اصٕل لیٖڈرَسے چھُ یِوان تھوڑا سُہ چھُ یِوان ڈِفیم کرنہٕ تہٕ یہِ چیٖز چھُ یِوان مان ژٕ أسۍ ہیکو وٕنِتھ گھٹیا پالِٹِکٕس چھِ گِنٛدان تہٕ تم چھِ ہیکان کٲنٛسہِ اصٕل لیٖڈرَس ڈِفیم کٔرِتھ تہٕ لِحاظہ کٔرِتھ ہیکو أسۍ وٕنِتھ یہِ چیٖز چھُ نہٕ پَسنٛد أکِس ڈٮ۪موکرٛیسی منٛز چھِ یِم چیٖز ہیکان گٕژِھتھ تہٕ اَکھ اصٕل لیٖڈَر ہن یُس کٲم کَران وول آسہِ لُکَن چھُ نہٕ سُہ یِوان کُنہِ رٔنٛگۍ پَسنٛد کیٚنٛہہ لِحاظہ کٔرِتھ چھِ تٔمِس چُنان کیٚنٛہہ یہِ چیٖز چھُ ہیکان لایِک کٔرِتھ أکِس ڈٮ۪موکرٛیسی منٛز تہٕ اگر أسۍ وونۍ وٕچھو پَنُن فیورِٹ کُس چھُ اسہِ اسہِ چھُ وٕنۍکٮ۪س مودی جی یُہُے چھُ مے فیورِٹ لیٖڈَر تہِ وٕنۍکٮ۪س تہٕ یہِ چھُ جان کَرا ن کٲم یہِ چھُ غٔریٖبَن ہُنٛد سونٛچان یَتٕھے کَنۍ أمۍ کٔر واریاہ تِم سِکیٖم رٲیِج یَتھ وٕنۍکٮ۪س کِس حکوٗمتَس منٛز یِمن سۭتۍ غٔریٖبَن فٲیدٕ آو اگر أسۍ وٕچھو گۄڈنٮ۪تٕھے ہیلٕتھ کاڑ کوٚر أمۍ اِشوٗ تَتھ پٮ۪ٹھ چھِ ہیکان أسۍ پانٛژَن لَچَھن تام علاج کَرنٲیِتھ پانَس تہٕ امۍ سۭتۍ آو یُس غٔریٖبَن منٛز امہِ سۭتۍ آو واریاہ بہتٕری سُدھار آو اَمہ سۭتۍ غٔریٖبَن تِکیاز یِمن اگر آسِہا کُنہِ ساتہٕ دود دَغ کَران تَمہِ سات ٲسۍ یِم گَژھان مَجبوٗر قرض ژَٹنَس یِم ٲسۍ یہِ مٔزیٖد غُربَتَس منٛز ڈوٗبَن تہٕ تہٕ لحاظہ کٔرِتھ یمۍ کوٚر یمن ہیٚلتھ کاڑ وٕنۍکٮ۪س پرٛووایِڈ تہٕ تمہِ سۭتۍ گوو یِمن واریاہ ہیکو أسۍ وٕنِتھ واریاہ تفاوَت گے یِمن تہٕ یِتٕھے کَنۍ چھِ واریاہ اگر أسۍ وٕچھو کووِڈَس منٛز چَلوو امۍ مُش مُفُت راشَن دِیُت أمۍ دالہٕ دِژ أمۍ لُکَن تہٕ سُہ چھُ وٕنۍ تہِ چَلان مُفُت راشَن چھُ وٕنۍ تہِ چَلان تہٕ یِتٕھے کَنۍ گیس سِلٮ۪نٛڈَر بٲگرٲے أمۍ گوو أمۍ کٕرۍ عَوامچہِ کامہِ تہٕ تَوے چھُ مےٚ یہِ پَسنٛد تہٕ اگر بہٕ أمِس وۄنۍ سَمکھٕ ہا بہٕ دَپہَس ژٕ روز یِتٕھے کَنۍ لُکَن سۭتۍ پیار بانٛٹان یِتٕھے کٕنۍ کَرُکھ ژٕ لُکَن ہٕنٛز کٲم کامہِ تہٕ اِنشاء اللٰہ تھایی ژےٚ یہِ سون بَگوان چھُ سُہ تھایی ژےٚ اَتٮ۪س برقرار اَتھ کُرسی پٮ۪ٹھ